گۄڈٕنیُک تٲریٖخ یُس زن مےٚ یا یاد چھُ سُہ زٕ جُلاے زٕ ساس ژور سُہ چھُ مےٚ زاہ دۄہ دٔیِم تٲریٖخ یُس زن مےٚ یاد چھُ سُہ گوٚو ترٛےٚ اگست زٕ ساس ستھ تمہِ دۄہ چھِ مےٚ بیٚنہِ زامٕژ ترٛیِم تٲریٖخ یُس مےٚ یاد چھُ تمہِ دۄہ چھُ مےٚ کوٚرمُت دٔہمہِ جما دٔہمہِ جماژ کٔر مےٚ تمہِ دۄہ پاس سُہ تٲریٖخ چھُ ترٛےٚ اگست زٕ ساس وُہ ژوٗرِم تٲریٖخ یُس مےٚ یاد چھُ تمہِ دۄہ چھُ مےٚ کوٚرمُت کٔہِم جمٲژ پاس سُہ تٲریٖخ چھُ ژور اپریل زٕ ساس اکوُہ تہٕ پوںٛژِم تٲریٖخ یُس مےٚ یاد چھُ سُہ چھُ ترٛےٚ اگست زٕ ساس زٕتووُہ تمہِ دۄہ کٔر مےٚ بہِم جمٲژ پاس اوووو